اسلام وعلیکُم آ شُکُر خۄدایَس کُن تُہۍ چھُ ٹھیٖک کَم چھُو ہاے ہاے ہاے ہاے دٔلیٖل کیٛاہ گٔیَس ییٚکیٛاہ مےٚ لَگہِ اوٚڑ گٲنٛٹہٕ کھنٛڈ لَگہِ مےٚ آد کیٛاہ آد کیٛاہ